وعلیکُم السلام ٹھیٖک چھِوا اَصٕل پٲٹھۍ اَوا اَہن حظ آ کیاہ آ اچھا آ آ

جوٗس چھِنہٕ أسۍ چٮ۪وان کیٚنٛہہ آچھا آچھا آچھا آ آ آچھا

گرٛیکَن اَکھ آ آ آچھا آچھا لٮ۪پٹَن چاے کیٛازِ نہٕ کھنٛڈ چھِ کھنڈٕے چھِ شُگَر اۭں کِہیٖنۍ آ ٲلوٕ تہِ چھِ بنٛد اۭں

آ آ

اَوا اَوا

چیٚکھ رَس اۭں سَکلی آ روزِ کَم آ کِہیٖنۍ اۭں اَوا درٛوا تہِ ٹھیٖک چھُ

آ اَوا آ بَتہٕ کَم اۭں اَوا اَوا اچھا ٲلوٕ چھِنہٕ کہیٖنۍ اَوا ژیرٕ ژوٚک چیٖز اۭں اۭں آ

واریاہ دَپان کیلَن منٛز تہِ چھُ آ کیٚنہہ اۭں اَہ اۭں علاج کیٚنہہ آ

آ آ تِم ہٮ۪کو کھٮ۪تھ اَوا بَڑٕ ماز بنٛد کۄکَر سیُن ہٮ۪کَو کھٮ۪تھ

اَچھا بِہِو خۄدایَس حوال